گامو منٛز یِم شُرۍ چھِ آسان تِم چھِ آسان تِم چھِ ڈوریو منٛز گِنٛدان پہاڑو پٮ۪ٹھ گِنٛدان تِمَن چھِنہٕ مِلان اَصٕل جاے گِنٛدنہٕ خٲطرٕ کینٛہہ یُتھ تِمَن یُس تِمَن خٲطرٕ واریاہ زیادٕ تہِ چھِ گژھان نَتہٕ چھِ اگر وٕچھنہٕ یی گامو منٛزٕے چھِ نیران اَصٕل اَصٕل گِنٛدان وٲلۍ تہٕ تِمَن چھِ آسان واریاہ زیادٕ کینٛہہ کَرنُک آ شوق آسان تہٕ تِمَن چھِ پَتہٕ وۄنۍ اگر تِمَن سامان تہٕ اَصٕل اَصٕل گرٛاوُنٛڈ جاے بَنٮ۪کھ گِنٛدنہٕ خٲطرٕ کہِ تِم تہِ کَرَن کینٛہہ ثٲبِت تِم گامو منٛزٕے چھِ پَتہٕ یِوان پٕلیر اَصٕل اَصٕل چُننہٕ یِم پَتہٕ پنٛنِس ڈِسٹرٛکَس خٲطرٕ کَنٹرٛی خٲطرٕ نیشنَل پٕلیر چھِ یِوان چُنٛنہٕ سٹیٹ پٕلیر چھِ یِوان چُنٛنہٕ تہٕ تِم تُہنٛدِ ییٚلہِ تِمَن سَپوٹ میلہِ تہٕ تِم چھِ برٛونٛہہ کُن تہِ پَکان یُس أکِس گامکِس نَفرَس خٲطرٕ واریاہ زیادٕ مُشکِل چھِ آسان مگر تویتہِ چھِ ییٖژاہ مُشکِلاتو پَتہٕ تہِ تِم پَنُن گِنٛدُن جٲری تھاوان